اَسَلامُ علیکُم بَیا تُہۍ چھُو ٹھیٖک مےٚ اوس تُہٕنٛدِ دُکان پٮ۪ٹھ کوٚرمُت آرڈَر یہِ موبایِل فون ریٚڈ می یہِ ییٚلہِ یہِ ووت مےٚ اوس کوٚرمُت بِلیٛوٗ کَلَر آرڈَر تہٕ تۄہے سوٗزوٕ اورٕ بُلیک کَلَر مےٚ دوٚپ وَلہٕ چَل کیٚنٛہہ چھُ نہٕ پَرواے یہِ چھُ کرٛہُن تہٕ چَلہِ کیٚنٛہہ چھُ نہٕ مگر یہِ گٔے اَتھ یہے زٕ رٮ۪تھٕ ہے چَلاوان مےٚ تہٕ یہِ چھُ گژھان ہینٛگ ییٚلہِ تہِ بہٕ کانٛہہ ایپ چھَس ڈاوُن لوڈ کَران یا کیٚنٛہہ چھَس کَران یہِ چھُ گژھان ہینٛگ بیٚیہِ چھِ جلدی تَتان فون یہِ چھُ گژھان واریاہ توٚت بیٚیہِ ییٚلہِ بہٕ فوٹوٗ چھَس تُلان اَتھ چھِ نہٕ تِژھ کالٹیا والٹیا کیٚنٛہہ تہٕ تۄہہِ ووٚنوٕ تَمہِ ساتہٕ یہِ چھُ یُتھ تٮُ۪تھ فون یہِ چھُ اَصٕل کیٛاہتانۍ کیٛاہتانۍ مگر یہِ تۄہہِ ووٚنوٕ تہِ چھُ نہٕ اَتھ منٛز تِم چیٖز چھِ نہٕ اَتھ منٛز کِہیٖنٛۍ تہِ یہِ کیٛاہ سا بیٚیہِ چھُ خرابٕے مطلب فوٹوٗ تُلُن گۄڈٕنٮ۪تھٕے چھِ اِنسانَس آسان زیادٕ مجبوٗری چھِ اِنسان کَران فوٹوٗ تُلنہٕ خٲطر اَتھ چھِ نہٕ تِتہِ کِہیٖنٛۍ کالٹی تہِ چھِ اَتھ مٔکٕر پَتہٕ گٔے کٲم فون ییٚلہِ یوٗز کَرو اِنسان سُہ گَژھِ نہٕ ہینٛگ گژھُن کِہیٖنٛۍ تہِ تیٚلہِ کیٛاہ فٲیدٕ چھُ فون اَننُک ییٚلہِ سُہ ہینٛگ گوٚو تیٚلہِ کیٛاہ مَجبوٗری چھےٚ مےٚ یہِ فون چَلاونٕچ تۄہہِ ووٚنوٕ تَمہِ وِزِ یہِ چھُ یُتھ فون تٮُ۪تھ فون مگر ییٚلہِ مےٚ ہینٛگ لوٚگ گژھنہِ بیٚیہِ چھُ یوٗت توٚت گژھان یہِ چھُ نہٕ بَنان اَتھسٕے کٮ۪تھ تھاوُن اَمیُک ہارڈوِیَر سافٹوِیَر چھُ مےٚ باسان یِہَے خرابٕے تۄہہِ چھُو دیُتمُت مےٚ یِہَے ڈُبلِکیٹ فونٕے تُہۍ کٔرِو کٲم تُہۍ رٔٹِو یہِ واپسٕے کیٛازکہِ بہٕ کیٛازِ کَرٕ پَنٕنۍ پۅنٛسہٕ ضایہِ تُہۍ رٔٹِو یہِ واپسٕے یہِ روزِ بہتر تُہُنٛد کیٛازِکہِ اگر اَکہِ لَٹہِ کوٚر مےٚ کَمپرومایز مےٚ روٚٹ یہِ فون مطلب کَلَر تہِ اوس اَدلہٕ بَدلہٕ ٹایم تہِ لوٚگ اَتھ گۄڈٕنٮ۪تھٕے واتان واتان تَمۍ وِزِ تہِ دوٚپ مےٚ کیٚنٛہہ چھُ نہٕ پَرواے وۅنۍ اگر مےٚ یہِ ہینٛگ چھِ گژھان مےٚ کیٛاہ فٲیدٕ چَلاونُکے تُہۍ کٔرِو کٲم اَکھ تُہۍ رٔٹِو یہِ فون واپَس پَتہٕ وُچھو باقٕے تہٕ بیٚیہِ دِیو مےٚ فون بدل ٹھیٖک یا اگر نہٕ بدل کیٚنٛہہ مےٚ دِیِو پۅنٛسہٕ واپسٕے مےٚ چھِ مےٚ کیٛاہ اَتھ فونَس کَرُن